آ اَتھ پٮ۪ٹھ وَنہٕ بہٕ یہِ اوس مےٚ اوٚنمُت مایِسچِرایزَر بٕتھِ خٲطرٕ یُس زَن گۄڈنٮ۪تھٕے کَمپٔنی سوٗز تَتھ ٲس پیکیجِنٛگ ویکیجِنٛگ سٲرٕے ژھیٚنمٕژ پھٔٹمٕژ یہِ باسے مےٚ گۄڈَے غلط چیٖز دوٚیِم کَتھ باسے مےٚ سۄ استعمال کٔرِتھ مےٚ ہَسا درٛاے یِمَے بٔتھِس دانہِ ہِوۍ یِمَے اَمہِ سۭتۍ یہِ باسے مےٚ زیادٕ ٹھیٖک کِہیٖنۍ تہِ ہُہ تہِ ہَسا اوس یہِ تھوڑا رۄپیہِ ہَتھ کھنٛڈ درٛوٚگٕے اَمہِ کھۄتہٕ بٔڑی بٔڑۍ یِم اَصٕل برٛینٛڈ چھِ آسان تِم چھِ اَمہِ کھۄتہٕ سَستہٕ یہِ پیٚو مےٚ درٛوٚگٕے پَہَنۍ تہٕ بیٚیہِ باسیٚو مےٚ یِہٕے نہ پھوٚہریو ہیوٗ مےٚ اَمہِ سۭتۍ بُتھ دانہٕ پھٔلۍ ہِوۍ درٛاے یہِ باسیٚو نہٕ مےٚ ٹھیٖک